وَعلیکُم اَسَلام جِناب فَرمایتو تۅہہِ اوسوٕ فون کوٚرمُت آ فَرٕما آ بِلکُل شُوام پوٗریم پیٚٹھٕ چھِ أسۍ کتھ کَران فَرٕمایتو جِناب کیٛاہ اوس وَنُن

اچھا ٹھیٖک ٹھیٖک اَسہِ چھِ پرٛتھ کانٛہہ بوٗٹ ایٚویلیبٕل اَسہِ چھُ سُپورٹٕس شوٗز تہِ اَسہِ چھُ فارمَل تہِ اَسہِ چھُ ویٚڈِنٛگ تہِ یا اَسہِ چھِ ہاے ہیٖل تہِ فُلیٹ تہِ تۅہہِ کٕم چھُو ضروٗرت اَسہِ چھِ یہِ اَسہِ حظ چھِ یِم سِلیٖپر تہِ سیٚنٛڈلٕز تہِ چھِ اَسہِ ایٚویلیبٕل تہٕ تۅہہِ کیٛاہ چھُ نِیُن

اچھا کُس کُس چھُو تۅہہِ ضروٗرت جِناب اچھا ٹھیٖک ٹھیٖک ویٚڈِنٛگ یِم زَن سیٚنٛڈلٕز چھِ نا یِم چھِ یِمَن چھُ گژھان یِم چھِ ویٚری گژھان تُہۍ کَمہِ قٕسمُک نِیِو بیٚیہِ ڈِفرنٛٹ برٛینٛڈ یِم زَن چھِ تہٕ تتھ تَمہِ سٍتۍ چھِ گژھان ریٚٹ ویٚری اَگر تُہۍ اصٕل برٛینٛڈُک نِیِو سُہ گژھِ ژور ساس رۅپیہِ پانژٚ ساس رۅپیہِ اَگر تَمہِ کھۅتہِ ؤستٕے پَہَم تُہۍ نِیِو لوٗکَل برٛینٛڈ اَگر تُہۍ نِیِو تہٕ سُہ گژھِ پٍنٛژٕ شیٚتھ ترٛےٚ ساس رۅپیہِ تہٕ سارِوٕے کھۅتہٕ یُس زَن سَستہٕ اَسہِ نِش میلہِ سُہ میلہِ تۅہہِ پَنٛداہ شتھ پیٚٹھٕ زٕ ساس رۅپیہِ آ آ فُلیٹ فُلیٹ یُس زَن چھُ فُلیٹ چھُ گژھان فُلیٹ گژھان پانٛژٕ ترٕٛہ آ ہاے ہیٖل یِم زَن چھِ ہاے ہیٖل چھِ اَسہِ أٹھ ساس رۅپیہِ تہِ اکھ تۅہہِ آوا سَمِج یہِ چھُ ویٚری گژھان بیٚسٕکَلی تُہۍ کُس برٛینٛڈ چھِو نِیُن تۅہہِ آوا سَمج تَمی حِسابہٕ چھُ یہِ گژھان تَمی حٕسابہٕ چھُ اَتھ گژھان ریٚٹ تہِ تہٕ یُس زَن ہاے ہیٖل چھُ سارِوٕے کھۅتہٕ لوویٚسٹ چھُ گژھان اتھ باہ شیٚتھ رۅپیہِ ہایٚسٹ چھُ اتھ آٹھ ساس رۅپیہِ گژھان یُس زَن فُلیٹ چھُو تُہۍ وَنن فُلیٹ چھُ گژھان ہایٚسٹ چھُ گژھان اتھ پانٛژٕ ونٛزاہ شتھ تہٕ لوویسٹ چھُ گژھان ترٛواہ شیٚتھ تہٕ پَتہٕ چھُ بیٚیہِ سَہلٕے ییٚلہِ تُہۍ یِیِو نا دُکانَس پیٚٹھ ییٚلہِ تُہۍ یِیِو آ اَسہِ چھِ صِرف چھِ آسان اَسہِ سنٛڈے حظ بنٛد سنٛڈے چھُ آسان اَسہِ آف سنٛڈے دۅہ چھِنہٕ أسۍ بیٚہون کیٚنٛہہ سون ایٚڈریس چھُوا تۅہہِ پَتہٕ کِنہٕ أسۍ چھِ آسان سوٚن آ سوٚن چھُ بیٚسٕکلی یُس زَن شاپ چھُ اَسہِ سُہ چھُ آسان نو بَجے پیٚٹھ شےٚ بَجے تام اوٗپُن آتھوارِ دۅہ بَغٲر پرٛتھ کُنہِ دۅہَس آوا سَمجھ تۅہہِ آ آ آ آ تُہۍ یِیِو یوٚتُے ییٚتی تروٕ تۅہہِ فِکرِ کہِ تۅہہِ کُس چھُ ضروٗرت تہٕ پَتہٕ چھُ بیٚیہِ ریٚٹُک سَہل ریٚٹ چھُ پَتہٕ ہیٚور بۅن سُہ چھُ سَہل ڈِسکاوُنٛٹ تہِ چِھ أسۍ دِوان أسۍ چھِ ڈِسکاوُنٛٹ تہِ دِوان ترٕٛہ ژتجی پٔرسنٛٹ آسان کُنہِ ساتہٕ اَز چھُ اَسہِ ٹُونٹی پٔرسنٛٹ ڈِسکاوُنٛٹ چَلان چَلو ٹھیٖک چھُ ٹھیٖک چھُ جِناب چَلو اَسلامُ علیکُم